اَسَلامُ علیکُم ورحمتہ اللہ وَبَرَکاتُہ بہٕ حظ چھٮ۪س کَشمیٖر اُبرَس سۭتۍ کَتھ کَران تُہۍ چھُ حظ وَستہٕ ہلال ہلال صوب عرض حظ چھِ یِتھ پٲٹھۍ زِ مےٚ حظ کَرے تُہٕنٛز گٲڑۍ بُک تُہِۍ حظ کوٚروُ مےٚ سۭتۍ رٲبطہٕ زِ بہٕ آوُس تُہِنٛدِ خٲطرٕ تۄہِہ نِنہِ تُہٕنٛدِس پَتہَس پٮ۪ٹھ مگر تۄہِہ نہ حظ چھو ییٚتٮ۪ن نَظرِ گژھان وَنہِ ؤنِو تۄہی کَتٮ۪ن چھُ حظ مےٚ حظ گوٚو واریاہ ژیر مہربٲنی کٔرِتھ یِیو جلدی بہٕ حظ چھٮ۪س جامع مسجِد بوز گام نِش مہربٲنی کٔرِتھ یِیو جلدی مےٚ گوٚو واریاہ ژیر مےٚ چھُ پُلووم واتُن توٚتَتھ تام چھِ ژور پٲنٛ پانٛژھ گَنٹہٕ لَگان مےٚ حظ گوٚو واریاہ ژیر اسی لیے یِیو تُہۍ جلدی سۄ گٔیے تُہٕنٛز بٔڈ مہربٲنی اگر تُہۍ جلدی ییہو یوٚتَن